یِم اَسہِ پوش چھِ نیران تِم چھِ أسۍ یا کُنوُہ أسۍ نِہٲلۍ پوشہِ نِہٲلۍ یِم لَکٕٹۍ پوشہِ کُلۍ چھِ یا کُنو أسۍ تِمے نَتہٕ چھِ أسۍ پَتہٕ تِمَن بیول کَڑان ییٚلہِ تِم بٔڑۍ چھِ گَژھان پَتہٕ چھُ سُہ بیول أسۍ باضٲبطہٕ پیک کَران پَتہٕ چھِ أسۍ سُہ مارکیٹَس مَنٛز کٕنان اَسہِ چھِ واریاہ مٮ۪وٕ تہِ نیران گَرِ اَسہِ چھِ نیران ژوٗنٛٹھۍ ژٕنَن چھِ ژیرٕ چھِ نیران یوٗتاہ أسۍ پانَس خٲطرٕ پَنٕنہِ خٲطرٕ لَگہِ توٗت چھِ أسۍ اِستعمال کَران مگر یہِ اَسہِ پَتہٕ علاوٕ چھُ اَتھ منٛز ہُران چھِ سُہ چھِ أسۍ مارکیٹَس سوزان تہٕ تمہِ سۭتۍ چھُ سُہ سون اِنکَم لٮ۪ول تہٕ روزان اَصٕل بیٚیہِ چھِ باقیَن لُکَن تہِ فٲیدٕ واتان